اسلام علیکُم آ أسۍ چھِ ڈِسٹِربیٛوٗٹر آ تۄہہِ کَریٚو مےٚ ٲدۍ تہِ کال اَتھ رِلیٹِڈ کیٛاہ چھِ اتھ وَنان تۄہہِ وَنِو تُہۍ چھِو نا یہِ فارمر تۄہہِ چھُو نا مَکٲے آ مَکٲے تہٕ تیٖلہٕ گۅگُل چھُو تۄہہِ اَتہِ آ تُہۍ ؤنۍتَو مےٚ یہِ مَکٲے کٔہۍ گَژھِ کۅینٛٹل ژور ساس چلو ٹھیٖک چھُ تہٕ پٔتۍمہِ ؤرۍیہِ تُجے مےٚ تۄہہِ نِش پانٛژ ترٕٛہ شتھ آ تہٕ مَطلَب چلو ٹھیٖک چھُ تہٕ یہِ یہِ ؤنۍتو مےٚ کیٛاہ چھِ اَتھ وَنان تیٖلہٕ گۅگُل کۅینٛٹل چلو ٹھیٖک چھُ تہٕ یہِ ترٛٲوِو تُہۍ یہِ ٹاٹا موبایلَس مَنٛز آ فِلحال ترٛٲوِو تُہۍ گاڑِ زٕ ژور

اَدٕ حظ ٹھیٖک چھُ